وَعلیکُم اَسلام اَہَن حظ آ کٕم حظ چھِو آ بِلکُل بِلکُل کٕم حظ چھِو اچھا اچھا ؤنِو اچھا بِلکُل اچھا تنہٕ پیٚٹھ کَر چھُو پٍنٛژٕ شتوُہ ٹھیٖک ٹھیٖک پٍنٛژٕ پٕنٛژٕ شتوُہ چھُس بہٕ یلےَ مَگر بہٕ چھُس دَپان یہِ تۅہہِ چھُو تُہۍ کتہِ پیٚٹھ چھِو شُپین پیٚٹھ چھِو تُہۍ مین شُپین ادٕ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پَرٕواے بہٕ چھُس تمہِ ساتہٕ یلے تہٕ تُہۍ چھُوا کَرٕنۍ تُہۍ چھُو کَرٕنۍ خانٛدرس پیٚٹھ فوٹوٗگرٛافی یوت کِنہٕ ویٖڈیوگرٛافی تہِ بِلکُل بِلکُل أسۍ چھِ آسان أسۍ چھِ آسان آل ریڈی زٕ یا ترٛےٚ لڑکہٕ سٍتۍ اَسہِ چھِ کَران فوٹوٗگرٛافی تہِ تہٕ ویٖڈیوگرٛافی تہِ بِلکُل بِلکُل أسۍ بِلکُل اچھا آ بِلکُل بِلکُل بِلکُل کیٚنٛہہ چھُنہٕ

اَہن سا آ سۅے چھِ مےٚ پیِیی سُہ چھُ مےٚ پیِیی خانٛدرس پیٚٹھ کیٛاہ چھُ مطلب آسان ویٖڈیوگرٛافی کَرٕنۍ فوٹوٗگرٛافی چھِ پیِیی مَگر بہٕ چھُس دَپان اکھ چیٖز وَن نایِٹ چھِ أسۍ ہیٚوان اَتھ چارجِس پانٛژ ساس اَہَن حظ

آ بِلکُل بِلکُل توٗر چھُ گژھان ویٖڈیوگرٛافر یا مطلب یہِ تُہۍ ؤنِو تَمہِ ساتہٕ کیٛاہ گژھِ زیادٕ تَمہِ ساتہٕ پرٛیفرینِس تھٲوِِو فوٹوٗگرٛافی یا ویٖڈیوگرٛافی زیادٕ خاٛندٕرس پیٚٹھ چھِ أسۍ مٲنٛز راتھ چھِ آسان تَمہِ دۅہ چھِ آسان فوٹوٗگرٛافی تہٕ ویٖڈیوٗگرٛافی بیٚیہِ چھِ آسان اسہِ زٕ لڑکہٕ سٍتۍ آ بِلکُل تتھ چھِ أسۍ یہِ مٲنٛزٕراتھ چھِ آسان تتھ چھِ أسۍ رۅپیس پانٛژ ساس مطلب پٔر نایِٹ ہیٚوان تہٕ پَتہٕ یُس سُہ چھُ آسان خانٛدر تتھ چھِ أسۍ ہیٚوان بیٚیہِ پانٛژ ساس یُس سُہ خانٛدد چھُ آسان بیٚیِس دۅہس آ بِلکُل بِلکُل بِلکُل بِلکُل اَسہِ چھُ سورُے لیٚنٕز ویٚنٕز کیٚمرا ویٚمرا چھُ اَسہِ پَنُن آ بِلکُل بِلکُل کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُ مےٚ کٔرۍزیٚو کانٹیکٹ تہٕ کیٚنٛہہ چھُنہٕ پَرواے أسۍ واتو چَلو چَلو چَلو